اَلسَلامُ علیکُم بہٕ حظ چھُس روزان ڈِسٹِرٛکٹ بانٛڈی پوراہَس منٛز بہٕ چھُس یَژھان پننہِ زِندگٲنی منٛز کامیٲبی مےٚ چھُ گھرِ مَکان سُہ چھُ پرٛیٛون بہٕ چھُس یَژھان بہٕ گوٚژھُس واریاہ کامیاب گژھُن مےٚ چھُ گھرِ مکان واریاہ پرٛیٛون تَتھ چھِ مےٚ لٲگِتھ جورِ پٔٹۍ تِم تہِ چھِ واریاہ پرٛٲنۍ تَتھ چھِنہٕ شیٖشہِ تہِ لٲگِتھ کِہیٖنۍ مےٚ چھُ پرٛانیٚن سیریٚن ہُنٛد مکان بہٕ چھُس یَژھان مےٚ گوٚژھ آسُن اصۭل مکان ییٚمہِ سۭتۍ میٛٲنۍ شُرۍ تہِ روزِ ہان خۄش میٛٲنۍ زَنان تہِ روزِ ہے خۄش میٛٲنۍ موج تہِ روزِ ہے تَمہِ سۭتۍ خۄش باقٕے تہِ روزِ ہان تَمہِ سۭتۍ خۄش سٲنۍ رِشتہٕ دار تہِ روزِ ہان خۄش تہٕ بہٕ چھُس وُچھان ییٚتہِ میانیٚن ہَمسایَن چھِ دُوپہٕرۍ مکان بَنٲیِتھ بہٕ چھُس دَپان بہٕ تہِ گوٚژھُس یِموٕے یِتھُے مَکان بَناوُن کیٛازِکہِ میٛٲنۍ گھرِکۍ روزِ ہان خۄش مےٚ چھِ گھرِ مکانَس خٲلی ترٛیٚے کَمرٕ تِمو ترٛیٚیو کَمرو منٛز چھُ مےٚ اَکھ کَمرٕ تیوٗتاہ لۄکُٹ کہِ تَتھ منٛز چھَنہٕ لایٹٕے واتان کیٛازِ مےٚ چھِ واریاہ یہِ دِلٕچ خوٛٲہش بہٕ گوٚژھُس اصۭل مکان بَناوُن ییٚمہِ سۭتۍ میٛٲنۍ سٲری گھرِکۍ روزِ ہان خۄش بیٚیہِ سٲنۍ رِشتہٕ دار تہِ روزِ ہان خۄش ییٖژاہ گوٚژھُس بہٕ ترقی کَرُن اَتھ پَننہِ زِندگی منٛز وُچھ ہا بہٕ برٛۄنٛہہ کُن بیٚیہِ کَرٕ ہا بہٕ کٲم اَنٕنۍ گوٚژھُس بہٕ مےٚ چھِ گٲڑۍ گوٚژھُس بہٕ اَنُن ییٚمہِ سۭتۍ میٛٲنۍ شُرۍ روزِ ہان خۄش آسہٕ ہاکھ بہٕ تِم گاڑِ منٛز نِوان کُنہِ جایہِ تَمہِ سۭتۍ میلہِ ہے بَنہِ ہے تِمَن زِ لایف اصۭل کیٛازِ زِندگی منٛز چھُ ضُروٗری اِنسان سٕنٛدۍ خٲطرٕ گٲڑۍ چھیٚس بیٚیہِ چھُس مَکان تہِ چھُ ضُروٗری بیٚیہِ چھُس گوٚژھُس آسُن صحن گٔنٛڈِتھ أنٛدۍ أنٛدۍ مےٚ چھُنہٕ صحن تہِ گٔنٛڈِتھ أنٛدۍ أنٛدۍ کِہیٖنۍ تَتھ چھُ پرٛیٛون ٹیٖن دِتھ تَپٲرۍ چھِ آسان ہوٗنۍ چھِ اَژان تَپٲرۍ مےٚ گوٚژھ نہٕ صحنَس منٛز ہوٗنۍ تہِ اَژٕنۍ کِہیٖنۍ یہِ چھُس بہٕ یَژھان برٛۄنٛہہ کُن بہٕ گوٚژھُس صحن تہِ گَنٛڈُن یہِ گوٚژھُس بہٕ کَرُن بنٛد یُتھ نہٕ میٛٲنِس آنٛگنَس منٛز ہوٗنۍ اَژِ ہان کِہیٖنۍ بیٚیہِ کَرٕ ہا بہٕ کٲم بیٚیہِ گوٚژھ مےٚ آسٕنۍ واریاہ پونٛسہٕ یِمو سۭتۍ بہٕ کانٛہہ بِزنیٚس کَرٕ ہا کھڑا تٔتی کَرٕ ہا بہٕ کٲم کَرٕ ہا بہٕ مےٚ نِش آسہِ ہان نَفَر دَہ وُہ آسہِ ہان کامہِ یُتھ تِمَن تہِ میلہِ ہے روزگار تِہِنٛدۍ گھرٕ تہِ پَکہِ ہان یہِ چھِ مےٚ پَنٕنۍ دِلٕچ خوٛٲہش یوٗتاہ گوٚژھُس بہٕ کامیاب گژھُن مےٚ گوٚژھ آسٕنۍ پونٛسہٕ کیٛازِ بہٕ کَرٕ ہا بِزنیٚس بہٕ کَرٕ ہا فرٛوٗٹَس سۭتۍ بِزنیٚس یُس اسہِ میٚوٕ کٲم چھِ ییٚتہِ تٔتھۍ سۭتۍ کَرٕ ہا بہٕ تَتھ منٛز زینہٕ ہا بہٕ پونٛسہٕ پَتہٕ کَرٕ ہا بہٕ کٲم تِمٔے پونٛسہٕ تِمٔے پونٛسہٕ لاگہٕ ہا بہٕ مَکانَس بیٚیہِ لاگہٕ ہا اَتھ صحنَس سُہ گَنٛڈٕ ہان أنٛدۍ أنٛدۍ صحنہٕ گوٚژھُس بہٕ آسٕنۍ مےٚ گوٚژھ آسٕنۍ واریاہ پونٛسہٕ یُتھ تَمہِ سۭتۍ اسہِ میٚلہِ ہے اصۭل روزگار مےٚ میٛانہِ سۭتۍ میلہِ ہے باقیَن روزگار أتی روزٕ ہا بہٕ خۄش زِندگی منٛز بیٚیہِ گوٚژھ اسہِ بیٚیہِ گوٚژھُس بہٕ یوٗت خۄش روزُن پننہِ زِندگی منٛز بہٕ گوٚژھُس مےٚ گوٚژھ آسٕنۍ ییٖژ ییٖژاہ دولت گٔژھ مےٚ آسٕنۍ کیٛازِ میٛٲنۍ شُرۍ تہِ گٔژھۍ مےٚ پگاہ کَرٕنۍ دعاے خٔیر تِم تہِ گٔژھۍ دَپٕنۍ نَہ بہٕ مٔرِتھ اسہِ چھُ تھوٚومُت مٲلۍ ییٚتہِ تٔمۍ چھُ تھوٚومُت زٔمیٖن ہیٚتھ تٔمۍ چھِ تھٲیمِتۍ اسہِ مکان بَنٲیِتھ تٔمۍ چھِ تھوٚومُت اسہِ صحن گٔنٛڈِتھ تٔمۍ چھِ تھٲمٕژ اسہِ گٲڑۍ أنِتھ مےٚ گٔژھۍ شُرۍ کَرٕنۍ دعاے خٔیر پَگاہ تہٕ أتی گٔیٚیو سُہ واریاہ اصٕل یہِ چھُ مےٚ پَننہِ زِندگی منٛز طمع مےٚ چھِ بیٚیہِ شوق یہِ پَننہِ زِندگی منٛز گوٚژھُس بہٕ کامیاب گژھُن برٛۄنٛہہ کُن وُچھُن یِہِ ہان کہِ اسہِ گوٚژھ آسُن گھرَس منٛز واریاہ اصٕل صوفہ گوٚژھ آسُن بیٚیہِ گوٚژھ آسُن اسہِ سیٖمیٚنٛٹ گوٚژھ آسُن مکانَس کٔرِتھ بیٚیہِ گوٚژھ آسُن اسہِ رَنٛگ کٔرِتھ مَکانَس اصٕل بِستَر گوٚژھ آسُن شونٛگنہٕ خٲطرٕ گوٚژھ اصٕل بِستَر آسُن بیٚڈ گوٚژھ آسٕنۍ اَلمارِ گوٚژھ آسنہِ اسہِ مےٚ چھُ یہِ شوق واریاہ بہٕ مےٚ گوٚژھ آسُن اصٕل مَکان واریاہ اصٕل مَکان زٕ پوٚہَر مَکان یَتھ منٛز میٛٲنۍ تَمام ضُروٗرت گَژھہِ ہان پٲدٕ اَگَر اسہِ کُنہِ ساتہٕ پوٚژھ تہِ یی ہے تَمہِ ساتہٕ تہِ گژھہٕ ہا بہٕ واریاہ خۄش پوٚژھ تہِ گژھہِ ہے واریاہ خۄش کیٛازِ مےٚ چھِ پَننہِ زِندگی منٛز یی طمع وُچھنُک کہِ مےٚ گوٚژھ آسُن واریاہ اصۭل مَکان گوٚژھ مےٚ آسُن ییٚمہِ سۭتۍ بہٕ خۄش روزٕ ہا بیٚیہِ گوٚژھ مےٚ آسٕنۍ گٲڑۍ یُس بہٕ نِوان آسان گاڑِ منٛز پَنٕنۍ شُرۍ پَنٕنۍ موج کُنہِ ساتہٕ ٲں چَکرَس گُلمرگہٕ آسہٕ ہاو گَژھان چَکرَس کُنہِ ساتہٕ آسہٕ ہاو گَژھان نِشاط شالمٲر آسہٕ ہاو گَژھان خاص کَر سۄنہٕ مَرگ آسہٕ ہاو گژھان چَکرَس أتی آسہِ ہان میٛٲنۍ گھرِکۍ تہِ روزان خۄش یہِ چھِ مےٚ پَنٕنۍ چۄایِس مےٚ گوٚژھ ییٖژ ترقی میلٕنۍ برٛۄنٛہہ دۄہ کھۄتہٕ دۄہ چھُ مےٚ یہِ پَنُن اِرادٕ اِنشاء اللہ الرحمٰن گژھہِ یہِ پوٗرٕ تہٕ بیٚیہِ گوٚژھ مےٚ آسُن ساروٕے کھۄتہٕ بوٚڑ اصٕل باغ گوٚژھ مےٚ آسُن ساروٕے کھۄتہٕ بوٚڑ بار باغ یَتھ مےٚ کَم سے کَم پیٹیٚس زٕ ساس آسہِ ہان وَسان یَتھ أسۍ وَنان چھِ أسۍ أسۍ چھِ والان کُلیٛو پٮ۪ٹھ مال پَتہٕ چھِ أسۍ بھران سُہ أکِس ڈَبَس منٛز تَتھ چھِ أسۍ وَنان پیٖٹۍ تِمٔے گوٚژھ مےٚ آسٕنۍ پیٹیٚس زٕ ساس تِمٔے کٕنہٕ ہاکھ بہٕ پَتہٕ کَرٕ ہا بہٕ کٲم لاگہٕ ہا بہٕ مَکانَس کٲم کَرٕ ہا بہٕ کٲم لاگہٕ ہا بہٕ یَتھ کیٛاہ چھِ وَنان ٲں بہٕ صحنَس کٲم کَرٕ ہا بہٕ أنٛدۍ أنٛدۍ صحن بَنٛد سورُے کَرٕ ہا گَنٚڈٕ ہا گیٹ اَنہٕ ہا گیٹ گیٹ گیٹ لاگہٕ ہاس گیٹ اَنہٕ ہا لاگہٕ ہاس سُہ گوٚژھ آسُن ساروٕے کھۄتہٕ ہیوی گیٹ یہِ چھِ مےٚ پَنٕنۍ ٲں وُچھ ہا بہٕ برٛۄنٛہہ کُن یی ٲں یہِ بیٚیہِ گوٚژھ مےٚ آسُن بیٚیہِ گوٚژھ مےٚ آسٕنۍ یِژھ بِزنیٚس گوٚژھ مےٚ آسٕنۍ ییٚمہِ سۭتۍ بہٕ واریاہ برٛۄنٛہہ پَکہٕ ہا أتھۍ میٚوٕ کارَس منٛز گوٚژھ مےٚ آسٕنۍ بِزنیٚس ییٖژ کہِ مےٚ گوٚژھ اَتھ خۄداے کَرُن سَہل اَتھ باغَس اَتھ گوٚژھ مےٚ وَسٕنۍ ژور ساس پیٹہِ یِمو سۭتۍ بہٕ واریاہ برٛۄنٛہہ پَکہٕ ہا یہِ چھُ مےٚ طمع زِندگی منٛز برٛۄنٛہہ کُن وُچھنَس کہِ مےٚ چھُ وُنہِ لۄکُٹ باغ اگر مےٚ سُہ بوٚڑ گَژھہِ ہے تَتھ یی ہان واریاہ پونٛسہٕ تٔمے سۭتۍ پَکہٕ ہا بہٕ برٛۄنٛہہ تہٕ بیٚیہِ کَرٕ ہا بہٕ کٲم بیٚیہِ اَنہٕ ہا بہٕ یَتھ کَرٕ ہا بہٕ سیٖمیٚنٛٹ نیٚبٕرۍ مکانَس رَنٛگیٖن ٹیٖن دِمہٕ ہاس بیٚیہِ دِمہٕ ہاس کیٛاہ چھِ اَتھ وَنان بیٚیہِ کَرٕ ہاس کٲم بیٚیہِ لاگہٕ ہاس اصۭل جورِ اصٕل دَرواز لاگہٕ ہاس بیٚیہِ لاگہٕ ہاس کیٛاہ چھِ وَنان کُلۍ لاگہٕ ہا پوشہِ کُلۍ لاگہٕ ہا آنٛگنَس سٲرسٕے پارَک بَناوٕ ہا آنٛگنَس منٛز بیٚیہِ کَرٕ ہا کٲم بیٚیہِ لاگہٕ ہا اصۭل گَنٛڈٕ ہان سۄ پارَک تَتھ منٛز لاگہٕ ہا پوشہِ کُلۍ بیٚیہِ تھاوٕ ہاس لاگہٕ ہاس درٛمُن منٛز بیٚیہِ کَرٕ ہا کٲم بَناوٕ ہا واریاہ اصٕل بیٚیہِ کَرٕ ہا کٲم بیٚیہِ آسہٕ ہا پَتہٕ گٲڑۍ اَنان تَتھ خٲطرٕ بَناوٕ ہا کُنہِ جایہِ گرٛاج تَتھ منٛز آسہٕ ہان تھاوان گٲڑۍ ییٚمہِ سۭتۍ میٛٲنۍ بَچہِ آسہِ ہان روزان خۄش بیٚیہِ پَرناوٕ ہاکھ بہٕ شُرۍ پرٛایویٹ سکوٗلَس کُنہِ ییٚمہِ سۭتۍ میٛٲنۍ بَچہِ روزِ ہان خۄش یہِ وُچھ مےٚ پَننہِ زِندگی منٛز طمع برۄنٛہہ کُن وُچھنَس مےٚ گوٚژھ آسٕنۍ بَچہِ تِم گوٚژھ آسٕنۍ پرٛایویٹ سکوٗلَس پَران بیٚیہِ گوٚژھ آسٕنۍ میٛٲنۍ موج روزِ ہے خۄش خانٛدارِنۍ تہِ روزِ ہے خۄش بھوے چھُ مےٚ سُہ تہِ روزِ ہے خۄش مگر بہٕ چھُس غریٖب مےٚ گوٚژھ آسُن یہِ چھُ مےٚ طمع بہٕ وُچھہِ ہا یہِ برٛۄنٛہہ کُن بیٚیہِ کَرٕ ہا بہٕ کٲم بیٚیہِ اَنہٕ ہا بہٕ مےٚ چھِ ٲں اَنہٕ ہا بہٕ ماجہِ خٲطرٕ تِم پَلوٚو بیٚیہِ اَنہٕ ہاس تم چیٖز یِمو سۭتۍ مےٚ موج روزِ ہے خۄش بیٚیہِ کَرناوٕ ہان موج حج وُچھناوٕ ہان بہٕ سۄ خانہ کعبہٕ ییٚمہِ سۭتۍ مےٚ یہِ چھِ مےٚ پَننِچ دِلٕچ خوٛٲہش سۄ کَرناوٕ ہان بہٕ حج وُچھناوٕ ہان خانہ کعبہٕ بیٚیہِ کَرٕ ہا بہٕ کٲم بیٚیہِ تھاوٕ ہاکھ بہٕ پَنٕنۍ بٲژ سٲری خۄش یہِ چھُ مےٚ پَنُن طمع دِلَس منٛز وُچھنَس باقی وَالسَلام